کُکِنگ چھِ مےٚ واریاہ اَصٕل تَگان بَناوٕنۍ فار ایٚکزامپٕل چِکن چھُ بِریانی چھُ ماز چھُ یِوان رَنُن واریاہ قٔسمہٕ مطلب یَتھ چھُ واریاہ واریاہ قٔسمہٕ ہیٚکان چھِ بَنٲوِتھ ہیٚکان کُکِنگ چھِ مےٚ واریاہ اَصٕل تَگان کُنہِ ساتہٕ چھِ وۄنۍ تِژھ مَجبوٗرِ آسان تہٕ واریاہ پٔژھ چھِ یِوان ایٹ اےٚ ٹایم کہِ تَمہِ ساتہٕ چھُنہٕ یہِ ایٚولیبٕل آسان کِہینۍ پَتہٕ چھِ أسۍ جلدی جلدی منٛز بَناوان اَگر أسۍ جلدی منٛز ییٚلہِ پوٚھ چھُ یِوان کیازِ کہِ تَمہِ وِزِ چھِ گیس چھُنہٕ اَسہِ توٗتاہ مدد دِوان کیازِ کہِ اَسہِ چھُ مطلب بیاکھ اَکھ چھِ أسۍ یوٗز کران تَتھ چھِ وَنان أسۍ اوٚکژور تَتھ پٮ۪ٹھ کیاہ چھُ گژھان تَتھ پٮ۪ٹھ چھُ مطلب اَگر أسۍ تَتھ چھُ لگان زیُن سُہ چھِ ہیٚکان أسۍ جلدی جلدی زٲلِتھ تہِ سُہ چھُ مطلب واریاہ آسٲنی گژھان چھُ ایز کَمپیٲڑ ٹوٚ گیس کیازِ کہِ گیس چھُنہٕ اَسہِ تیوٗتاہ فٲیدٕ دِوان کیٚنہہ کیازِ کہِ تَتھ چھُ کَم نیران یا تیوٗتاہ چھُنہٕ ٹایم آسان کیٚنہہ کہِ أسۍ گژھو تَیار پَتہٕ چھِ أسۍ یَتھ اوٚکژٲرِس پٮ۪ٹھ رَنان واریاہ کیازِ کہِ تَتھ چھُ وَن اوٚکژور تَتھ چھُ زیُن لگان تَتھ تَمہِ سۭتۍ چھُ تَتھ واریاہ مزٕ اَصٕل گژھان کیازِ کہِ سُہ چھُ پرانہِ وقتہٕ تہِ اوس سُہ اَصٕل چلان تہٕ ییٚلہِ أسۍ کُنہِ ساتہٕ چھِ یوٗز تہِ آز تہِ ہیٚکان یوٗز کٔرِتھ کیازِ کہِ تَتھ چھُ واریاہ مَزٕ لگان تَتھ چھُ پاکھ تہِ لگان اَصٕل پٲٹھۍ واریاہ اَصٕل پٲٹھۍ چھِ ہیٚکان أسۍ سُہ ایٖزی پٲٹھۍ رٔنِتھ